بہٕ چھُس پرَیٚفَر کرَان گامَس منٛز روزُن بَنَٮ۪سبَت کہِ شہرَس منٛز روزُن کیٛازِکہِ گامَس منٛز چھِ واریاہ خاموشی آسَان گامَس منٛز چھِ خوٗبصوٗرتی آسَان ۂریالی سَبزار چھُ آسَان پرٛؠتھ طرفہٕ ہوا چھُ آسَان صاف پلوٗشَن چھُنہٕ آسَان کینٛہہ تہٕ سرٛوجَر چھُ آسَان درٛۄجَر چھُنہٕ آسَان کینٛہہ کہِ یِتھ کٲٹھۍ شَہرَس منٛز یا اَربَن اَیٚریازَن منٛز پروڈَکٹٕس درٕگ چھِ یِوَان گامَن منٛز چھِ بالکُل سرٛوجَر تہٕ گامَن منٛز چھِ ایٖزِلی ہؠکان لایِف اِنسان بَسر کٔرِتھ زِندَگی ہؠکَان بَسَر کٔرِتھ اِیٖزِلی آسٲنی سان کیازکہِ یُس لایِف سٕٹنٛڈاڈ چھُ آسَان سُہ چھُ آسَان ڈِفرنٛٹ مطلب شہرکہِ کھۄتہٕ تہٕ ایٖزِلی چھُ اِنسان ہؠکَان ییٚتہِ مطلب سَیٚٹٕل گٔژھِتھ تہٕ ایٖزِلی چھُ ہؠکَان اِنسان ییٚتہِ لایِف مطلب سَیٚٹٕل کٔرِتھ تہٕ زِندَگی ہؠکَان بَصر کٔرِتھ بَنِیَسبتہِ شہرکہِ کھۄتہٕ شہرَس منٛز چھُ گۄڈنیٚتھٕے درۄجَر تَتہِ بَسُن چھُ واریاہ مُشکِل مَکان بَناوُن تَتہِ یا تَتہِ اَیٚفٲرڈ کَرُن مطلب خرچہِ سُہ چھُ واریاہ مطلب سَخ کیازکہِ تَتہِ چھِ درٛۄجَر چھُ آسَان تَتہِ دوٚیِم چیٖز چھُ اِیر پلوٗشن چھُ کیازکہِ گاڑؠن ہُنٛد یُس مطلب نمبَر چھُ واریاہ زیادٕ اَیر پلوٗشَن چھُ گَژھَان تہٕ شور شَرابہٕ چھُ آسَان کیازِ یُس اِنڈَسٹِرٛیل ایریا چھُ آسَان یا شَہَر یا أربَن ایریاز چھِ آسَان تَتہِ چھِ آسَان واریاہ مطلب تِم فیکٹریٖز تِم اِنڈَسٹریٖز یا تِم کارخان چَلَان یِہُنٛد شور شَراب واریاہ زیادٕ زیادٕ چھُ آسَان کالچَن تہٕ اِنسان چھُنہٕ ہؠکَان کینٛہہ شِنٛگِتھ اِیٖزِلی چھِنہٕ اِنسان ہیٚکَان شِنٛگِتھ کینٛہہ تہٕ سُہ ڈِسایٚڈوانٹیج چھِ شَہرَس منٛز بَسنہٕ خٲطرٕ دوٚیِم چیٖز چھُ مطلب یُس تَتہِ کھٮ۪ن چؠنُک سامان چھُ سورُے سورُے مٔلۍ تَتہِ چھُ پؠوان مطلب پرٛؠتھ کانٛہہ چیٖز مٔلۍ اَنُن چاہے سُہ کھؠن چؠنُک آسہِ چاہے سُہ سیٚلف یوٗز خٲطرٕ آسہِ چاہے سُہ کانٛہہ تہِ چیٖز ٲسۍ تَن تَتہِ چھُ پؠوان پرؠتھ کانٛہہ چیٖز مٔلۍ اَنُن کھؠن چؠن سبزِی پرؠتھ کانٛہہ چیٖز پؠوَان مٔلِی اَنُن

دوٚیِم چیٖز چھُ یُس گامَن منٛز لایِف سٕٹایِل گامَن منٛز چھُ توتہِ اِنسان أکِس بیٚیِس اورٕ یورٕ ہیٚوان ہمسایہِ گٔری منٛز یا گامَس منٛز چھِ پَنٕنۍ زٔمیٖن آسَان پَنٕنۍ یہِ چیٖز چھِ نیرَان تَتہِ چھِ ہؠکَان وۄپدٲیِتھ تَوکِنۍ چھُ گژھَان یُس شہرَس منٛز روزُن چھُ سُہ چھُ گژھَان واریاہ مطلب سخ بَنِسبَتہِ گامَس منٛز روزنہٕ خٲطرٕ شور شَرابہٕا چھُنہٕ آسَن کینٛہہ گامَس منٛز اِیٖزِلی چھِ ہؠکَان اِنسان سکوٗنٕچ زِندَگی گُزٲرِتھ سکوٗنٕچ نِندٕر کٔرِتھ شہرَس منٛز چھُ آسان شور شرابہٕ بِزِی لایِف انسان پَریشان کانٛہہ کٲنٛسہِ سۭتی نہٕ ہمسایَس نہٕ ہمساے سٕنٛز پَتاہ رٔشتہٕ دارَس نہٕ رشتہٕ دار سٕنٛز پَتاہ سۄ لایِف یۄس چھِ سۄ چھِ واریاہ مطلب سخٕت تہٕ سۄ چھِ واریاہ بِزِی لایِف تہٕ گامَس منٛز یُس مِلژَار چھُ گامَس منٛز پِیار محبَت چھُ سُہ چھُ سۄ لایِف چھِ ڈِفرَنٛٹ تہٕ تَتھ لایِفہِ چھُ واریاہ مطلب مَزٕ اِنسان چھُ ہؠکَان ایٖزلی سُہ لایِف ایٚفٲرڈ کٔرِتھ شَہرَس منٛز چھُ واریاہ سخ روزُن اَوے چھِ اَواے چھُس بہٕ ہؠکَان پرٛٮ۪تھ ساٰتہٕ پرٛؠفَر کٔرِتھ کہِ بہٕ کَرٕ پرٛؠفَر زیادٕ گامَس منٛزٕے روزُن بہ نِٮیَسبَتہِ شہرٕ کھۄتہٕ کیٛازِ کہِ یُس زَن تَنہٕٲیی پَسنٛد اِنسان چھُ آسَان یا تَنہٕٲیی یُس زَن سکوٗنٕچ سکوٗن پَسنٛد اِنسان چھُ آسَان سُہ سکوٗن چھُ مِلان گامَس منٛزٕے شَہرَس منٛز چھِ آسَان لایِف اِنسان پریشان لایِف چھِ آسَان بِزی پایِی چھَنہٕ اِنسانَس بہٕ کَتہِ چھُس بہٕ کیٛاہ چھُس کَرَان تَوَے ہَے چھُس بہٕ کَرَان ڈِسپایِٹ میگرَیٚشَن ٹُو اَربَن کہِ بہٕ چھُس پٕرَٮ۪فَر کرَان گامَس منٛزٕے روزُن